سٲنِس گامَس منٛز یَس ڈِسٹرکٹ اَننت ناگس منٛز چھِ واریاہ زٕ دَپان چھِ اَگر أسۍ کیٚنہہ تہِ گریلوٗ نُسخہٕ کیٚنہہ چھا تِمو سۭتۍ أکِس اِنسانَس وَزَن گژھِ کَم گۄڈٕنیٚتھٕے چھِ أسۍ وَنان ییٚلہِ أسۍ صُبحن وَنان چھِ اَگر کٲنسہِ کانٛہہ وَنہِ اَسہِ ژٕ کِتھ پٲٹھۍ کر وَزن کَم سٲنِس گامَس منٛز چھِ عام تر وَنان یہِ کہِ اَگر تُہۍ صُبحن چھِو نیٚنٛدرِ وۄتھان ییٚلہِ أسۍ سَکلی تُہۍ چھُو نہٕ کِہینٛۍ کھیٚون تِتِس سِکلٕے معادٕ ایٚمپِٹی سِٹامَک ییٚلہِ تُہۍ ٲسِو تُہۍ چھُ کیٛاہ وُشُن سۄکھبول ترٛیشہِ گِلاسہٕ اَنُن تَتھ منٛز چھُ تۄہہِ لیٚمب اکھ ترٛاوُن تہٕ بیٚیہِ چھُو تَتھ منٛز ترٛاوُن مانٛچھ چمچہٕ اکھ تہٕ سُہ چھُو تۄہہِ ڈیلی پیٚٹھ کھیٚون پَتہٕ چھُو تۄہہِ تَمہِ پَتہٕ کرُن أڈِس گَنٹَس واک تَمہِ پَتہٕ چھَو تۄہہِ چاے چیٚنۍ تہٕ بیٚیہِ چھِ سٲنِس گامَس یہِ تہِ وَنان کہِ اَگر أسۍ فوٗتنٕۍ فوٗتنٕۍ یُس آسان چھُ اَگر أسۍ سُہ انو پَتہٕ ژیٹو سُہ أسۍ تَمیُک یُس سُہ رس چھُ آسان سُہ چیٚمو أسۍ تہٕ تَمہِ سۭتۍ تہِ چھُ گژھان اَسہِ وَزن واریاہ کَم تہٕ بیٚیہِ چھِ یہِ وَنان کہِ عام تور چھِ وَنان ایٚگزرسایِز کرو بیٚیہِ أسۍ کر حظ بَنو کہِ یُس اَسہِ رایِس بَتہٕ چھُ آسان کٔشیٖر منٛز اَگر أسۍ سُہ کَم کھیٚمو تہٕ تَمہِ سۭتۍ تہِ چھُ گژھان اَسہِ ویٹ لاس